یُس اَسہِ یہِ دوٚیُم پرٛوڈَکٹ اوس اوٚنمُت یہِ اوٚن اَسہِ باڈی واش تہٕ یُس یہِ باڈی واش چھِ یہِ چھِ اَصٕل یہِ اوس اَصٕل کَمپٔنی پٮ۪ٹھ مطلب أمۍ کٔر واریاہ زیادٕ اَصٕل کٲم أمۍ سۭتۍ گٔیٚے سٲنۍ باڈی واریاہ زیادٕ اَصٕل یِم اَسہِ دانہٕ وانہٕ ٲسۍ درٛامٕتۍ تِم ژٔلۍ تہٕ یہِ گوٚو اَمیُک پازٹِو ریسپانٕس پوزٹِو اوس اَمیُک ایکٕسپیٖرینٕس اسہِ یِہٕے تہٕ نَگیٹِو ایکٕسپیٖرینٕس چھُ یی کہِ یُس یہِ باڈی واش أسۍ یوٗز کوٚر یوٗز کٔرِتھ اوس یہِ سِ یَتھ ژَمہِ پٮ۪ٹھ تھوڑا سا سُہ تیٖل ہیوٗ دِوان تہٕ یُس یہِ تیٖل اوس سُہ اوس روزان واریاہَس ٹایمَس تہٕ تمہِ سۭتۍ أسۍ تمہِ سۭتۍ اوس ہیٚکان سٲنۍ پَلو وَلو خراب گٔژھِتھ مگر پازٹِو ریسپانٕس اوس یہِ کہِ یہِ اوس واریاہ زیادٕ اَصٕل تِکیٛازِکہِ یٔمۍ کٔر اَصٕل کٲم دانہٕ وانہٕ ژٔلۍ اَمہِ سۭتۍ مگر نَگیٹِو ریسپانٕس چھُس یہِ کہِ یٔمۍ سۭتۍ اوس تیٖل نیران باڈی پٮ۪ٹھ تٔمۍ سۭتۍ اوس پَلو گژھان خراب اِنسانَس اوس بیٚیہِ کھَران